اَسَلامُ علیکُم کیٛاہ حظ ٹھیٖک چھِوا اَصٕل پٲٹھۍ چھِوا کٔرۍتو حُکُم نہَ نہَ مُشتاق احمد چھُس بہٕ تُہۍ کٔمِس کوٚروٕ فون اَہَن حظ بہٕ چھُس بٮ۪ڈ ہا ٹھیٖک چھُ لینٛگٕتھ وِڈٕت کٍژ چھِ اتھ

شےٚ فُٹ دپ ڈبُل بٮ۪ڈ چھُ تُہۍ بناوُن نا کیٚنٛہہ پرواے نہَ حظ چھُنہٕ تتھ حظ لگٮ۪ن زٕ ترٛے دۄہ مےٚ چھِ اَز وارِیاہ کٲم نا اَمہِ سبہٕ لگن اَکھ زٕ دوہ اَتھ ریٹ گژھِ یہِ یہِ گَژھِ تیار تۄہہِ سامان وامان انہٕ بہٕ سٲلِم پنہٕ نُے تۄہہِ گَژھِ یہِ زٕتوٚوُہن ساسن تیار اَکے کتھِ اَہَن حظ ہے وَلہٕ حظ پتہٕ چھُ سہلٕے تہٕ وۅنۍ دوٚپوٕ نا زٕتوٚوُہ ساس گوس فاینل زٕتوٚوُہ ساس وَلہٕ حظ کیٚنٛہہ چھُنہٕ تُہۍ کوٗتاہ دِیِو چلو چلو ٹھیٖک چھُ تُلِو تُلِو سا